وعلیکُم سَلام چھِوا ٹھیٖکھٕے اَوا ٹھیٖک تُہۍ چھِوا ٹھیٖکھٕے پانہٕ اَوا ٹھیٖک تُہۍ چھِوا سٲری ٹھیٖک کیٛاہ چھِو کَران نہَ وُِنہِ نےَ کھٮ۪ووُے تۄہہِ کھٮ۪ووا تُہۍ کیٛاہ کَران اَوا ٹھیٖک تُہۍ ٲسِوا سٲرِی ٹھیٖکھٕے

کیٛازِ خٲرٕے چھا تَے واے تٔمِس کیٛاہ اوس بِچٲرِس ہَے وۅنۍ وۅنۍ دَپ وۅنۍ گُزریٚوو تَے واے سُہ اوس بِچور وارِیاہ رُت

اَوا وۅنۍ ہَے یِمو ٹھیٖک وۅنۍ کیٛاہ کَرو وۅنۍ چھُ یُن ضروٗری وُنکٮ۪ن اَوا اَوا صُبحن یِمو وۅنۍ سُلی اَوا اَوا کیٚنٛہہ چھُنہٕ پَرواے وۅنۍ یِمو أسۍ صُبحَن تٔمِس کَر پٮ۪ٹھ اوس دود اَچھا دَپ پَتہٕ کَتہِ گُزریٚوو پتہٕ گُزریٚووا گَرِ کِنہٕ ہَسپَتال اِچھا دَپ تَتی گُزریٚوو تِم آیہِ نہٕ وُنہِ کیٚنٛہہ اَچھا وُنہِ چھِ اوٗرۍ نا ؤلِو کیٚنٛہہ چھُنہٕ پَرواے أسۍ یِمو صُبحن سُلی اَچھا وۅنۍ وۅنۍ کیٛاہ کَرو یہِ اوس بِچور نیک وۅنۍ چھِ اَچھا وۅنۍ اَدٕ کیٛاہ وۅنۍ ییٚلہِ بِچٲرِس دود اوسُس تہٕ وَلہٕ کیٚنٛہہ چھُنہٕ پَرواے صُبحَن یِمہٕ اَوا ٹھیٖک تُہۍ چھِوا ٹھیٖکھٕے وَلہٕ کیٚنٛہہ چھُنہٕ پَرواے صُبَحن یِمو أسۍ اَچھا بِہِو خۄدایَس